سٲنِس یتھ پُلوٲمِس ڈِسٹرکَس مَنٛز چھِ واریاہ زیادٕ ٹیٚمپل پھوٹس یا میوٗزیم ٲسِنۍ یا نیشنَل فیٖچٲرس آس نیچرل فیٖچٲرس ٲستَن سٲنِس یتھ پُلوٲمِس مَنٛز چھِ شِکار گاہ چھِ سُہ چھِ ترال سایڈَس اکھ اکھ اکھ جَنگُل یتھ وَنان چھِ شِکار گاہ یا پریر ٹیٚمپل چھِ یا اَوَنتی سار ٹیٚمپل چھِ یتھ اَوَنتی پا پورہَس مَنٛز چھِ پانڈوٗ پارَک چھِس تَتہِ پانڈوٗ لَرٕ یتھ وَنان چھِ تَتہِ چھِ ٲسۍ مٕتۍ یِم پانڈوٗ یِم تَتہِ تتیِکۍ تتیِکۍ یِم بَسان چھِ ٲسۍ مٕتۍ تَتھ مَنٛز یِم مۄغَلٕز چھِ ٲسۍ مٕتۍ تَتہِ بَسان تمو چھِ أنۍ مٕتۍ اتھ مُتعلِق چھِ واریاہ زیادٕ واریاہ ہِشٹری تہِ چھِ اتھ مُتعلِق تمو چھِ أنۍ مٕتۍ ایٚمیرکا پیٹھ تِم لُکھ تہٕ تمو چھِ تِم کَنہِ بَنامژٕ اَگَر أسۍ تِم تور گَژھو پَتہٕ وٕچھو تِم کَنہٕ تِم پانڈوٗ یتھ وَنان تِم لَرِ پانڈوٗ پانڈوٗ کَنہٕ وَنان یتھ تِم چھِ تِم چھِ نہٕ تَران سَمجی یہِ کٔنۍ چھےٚ یا اتھ پیٹھ چھَکھا بیاکھ کٔنۍ تھٲمٕژ سۄ چھِ باسان اَکٕے کٔنۍ تِتھ کنۍ چھِ تِم آمٕتۍ ڈِزاین کَرنہٕ تہٕ تِم چھِ واریاہ زیادٕ خوٗبصورَت تہِ سٲنِس یَتھ عَلاقَس مَنٛز چھِ کۄکَر ناگ ویری ناگ چھِ یا یا بیٚیہِ چھِ کیاہ چھِ وَنان اَتھ ویری ناگ کۄکَر ناگ اَچھِ بَل چھِ تِم تہِ چھِ واریاہ زیادٕ اصل خوٗبصورَت یور أسۍ رِفریٚشمنٹ کَرنہٕ خٲطرٕ گَژھان چھِ ییٚلہِ لُکھ کانٛہہ فری ٹایمَس مَنٛز چھِ لُکھ گَژھان شِکار گاہ چھِ گَژھان تور وٕچھنہِ یا نارِستان چھِ گَژھان نارِستان تہِ چھِ اکھ رٕژ جاے یتھ نارِستانَس مَنٛز سۄ چھِ یہٕے ہیٚور چھِ سۄ سۄ چھِ ٹاپَس پیٹھ چھِ سۄ واریاہ زیادٕ سۄ چھِ ترال سایڈَس چھِ سۄ نارِستان یِتھ کنۍ یہِ شِکارگاہ سۄ تہِ چھِ تَپٲری نارِستان تہِ چھِ تَپٲری تہٕ شِکارگاہ تہِ چھِ تَپٲری یِم زِ یِم زِ واریاہ زیادٕ یِم چھِ واریاہ زیادٕ اور چھِ واریاہ زیادٕ ٹورسٹِز تہِ یِوان